ڈِسٹٕرک پُلوٲمِس منٛز حظ چھِ واریاہ پرٛابلِم آسان مگر گامن منٛز مین ڈِسٹٕرکس منٛز نہٕ پُلوٲمِس منٛز نہٕ کیٚنٛہہ گامن منٛز یِم اَتھ أنٛدۍ پٔکۍ گام چھِ تِمن منٛز چھِ واریاہ پرٛابلِم آسان گۅڈنِچی پرٛابلِم چھِ ییٚتہِ چھِ گژھان بجلی ونٛدٕ واتہِ تہِ گژھان چھِ بجلی چھےٚ آسان اَسہِ مطلب سُہ مطلب سُہ تُلان اورٕ یور چھِ دَپان وۅنۍ کیٛاہ کرو ونان أتی چھِ کران بیٚیِس فون یہِ شہر وأتِو یتھ کٔرۍزیٚو دوٚیم کَتھ چھےٚ اَتھ گَژھان اَتھ چھُ آبٕے گژھان نَلکن یِوان چھِ منٛزٕ چھُ یِوان منٛزٕ چھُ گژھان تہٕ چھِ سۅ سختی تہِ ترٛییِم پرٛابلِم چھِ اَسہِ ٹرٛانسپوٗرٹٕچ اَسہِ چھِ پٮ۪وان نیٚبرٕ أسی چھِ نیٚران گیٚٹہٕ نیٚبر أسی چھِ آسان گنٹہٕ وادن پرٛاران اَسہِ چھےٚ نہٕ اورٕ نہٕ سوٗموٕے یِوان نہَ چھِ آٹوٗ یِوان ییٚلہِ یِنۍ تہٕ واریاہ کٲلۍ تیٖتِس کالس چھِ آسان اَسہِ اَگر کُنہِ کامہِ آسہِ اَسہِ گَژھُن آسہِ اَسہِ چھِ گَژھان مطلب تَتھ ژیر تہٕ بیٚیہِ چھِ اَسہِ ییٚتہِ ہسپَتالن منٛز چھِ أسۍ ایمبولینس چھےٚ نہٕ ایٚویلیبُل آسان کِہیٖنٛۍ نہٕ ڈاکٹر چھُنہٕ آسان ایٚویلیبُل کِہیٖنٛۍ نہٕ یِم یِم واریاہ پرٛابلِم چھِ اَسہِ مطلب پُلوام ڈِسٹٕرک پُلوامِس منٛز مگر یِم اَتھ أنٚدۍ پٔکۍ گام چھِ